جِناب بہٕ اوسُس تُہِنٛزِ امہِ ریٚسٹورنٛٹ پیٹھٕ ہَمیشہ پَننہِ خٲطرٕ آرڈَر کَران مَگَر آز یُس تۄہہِ یہِ کَنٛڈِشَن چھو تھٲمٕژ زِ أسۍ نَسا رَٹَو نہٕ کیش آن ڈیٚلِوری کِہِیٖنۍ تہِ ییٚمہِ سۭتۍ چھِ مےٚ پرابلِم گَژھان مےٚ اوس کوٚرمُت یہِ آرڈَر وۄنۍ چھُس بہٕ دَپان بہٕ کَرٕ یہٕ کینٛسَلٕے تکیاز مےٚ نِش ٲسۍ یِہے اکھ اوپشَن کیش آن ڈیٚلِوری آنلایِن چھُنہٕ مےٚ نہَ چھُ مےٚ گوٗگٕل پے چَلان نہَ چھُ مےٚ فون پے چَلان یا نہَ چھُ مےٚ اِتھ پٲٹھۍ اَگَر مےٚ اے ٹی ایم کاڈٕے واڈٕے آسہِ ہا کُنہِ پٲٹھۍ تہِ کانٛہہ تہِ تِژھ وَتھا آسہِ ہا تۄہہِ بہٕ پے ہیٚکہَو کٔرِتھ تہٕ بیٚیہِ چھُس نہٕ بہٕ یہِ پَسَنٛد کَران یِتھ کٲٹھۍ کَرُن کِہِیٖنۍ تکیازِ آز چھِ واریاہ مَسلہٕ آسان تہٕ تمہِ موٗجوٗب چھُس نہٕ بہٕ کَران یِم یِتھ پٲٹھۍ پے کِہیٖنۍ تہٕ ہُپٲرۍ ٲسۍ مےٚ پَسَنٛد تُہِنٛدۍ ریٚسٹورنٹ پیٚٹھ آرڈَر واڈَر کَرُن تکیازِ بہٕ اوسو تۄہہِ اکھ رِگیوٗلَر کَسٹَمَر یوٚتانۍ اَتھ تُہۍ کیش آن ڈیٚلِوری ٲسِو تھاوان توٚتانیٚتھ اوس مےٚ واریاہ زیادٕ تۄہہِ سۭتۍ یہِ کٲم کَرنَس مَزٕ لَگان یا تُہٕنٛدۍ یِم پروڈَکٹہٕ یِم چیٖز ٲسۍ آسان کھیٚن چَنٕکۍ چاہے بِریانی ٲسا چاہے پیٖزا اوسا یا سینٛڈوِچ ٲسۍ آسان پیٹِی ٲسۍ آسان کانٛہہ تہِ چیٖز تُہۍ ٲسِو واریاہ اَصل کالٹی تھاوان تہٕ بیٚیہِ ٲسۍ آسان کالِٹی تہِ تہٕ کانٹِٹی تہِ دۄنوٕے چیٖز ٲسۍ آسان اَصل تمہِ موٗجوٗب اوس مےٚ پَسَنٛد تۄہہِ سۭتۍ کٲم کَرٕنۍ مَگَر وۄنۍ یُس تۄہہِ یہِ پالسی پَنٕنۍ بَدلٲوٕو یُس تۄہہِ وۄنۍ تھووُو یہِ کیش آن ڈیٚلِوری آپشَن کوٚروٗ تۄہہِ خَتمٕے تہٕ امہِ سۭتۍ چھِ مےٚ پرابلِم گَژھان وۄنۍ چھُسو تۄہہِ بہٕ یہِ تہِ رِکیوٚسٹ کَران یا چھُ مےٚ کَرُن آرڈَر کیٚنسل نَتہٕ کٔرِو تُہۍ اِتھ پٲٹھۍ کٲم زٕ یُس زَن یہِ کیش آن ڈیٚلِوری چھُ تُہۍ کٔرِو یہِ بیٚیہِ کَنٹِنیوٗ تُہۍ تھٲیِو یہوے آپشَن بیٚیہِ تہِ تیٚلہِ ہیٚکہٕ تُہٕنٛدۍ یِم ویٚبسایٹہٕ پیٹھ یُس زَن تۄہہِ ریسٹورنٹَس پَننِس چھَو تھٲومٕژ تیٚلہِ ہیٚکہٕ بہٕ اَتہِ پیٚٹھِ کینٛہہ أنِتھ کٔرِتھ آرڈَر کٔرِتھ پَننہِ خٲطرٕ نہ تہٕ چھُ یہِ واریاہ میانہِ خٲطرٕ مُشکِل تہٕ تکیاز پیمینٹ تہِ چھِ کَرٕنۍ ضروٗری وۄنھ مہَ چھُ اَتھ کینٛہہ تیُتھ کہِ دَپَو ہے پیمینٹ چھَنہٕ کَرنی پیمینٹ چھِ ضروٗری کَرٕنۍ مَگَر وۄنۍ کِتھ پٲٹھۍ ہیٚکو کٔرِتھ اَگَر تۄہہِ بَدل کانٛہہ آپشَن آسہِ ہَو تھٲومٕژ آنلاینہٕ بَغٲر سُہ گٔیے ٹھیٖک تہٕ وۄنۍ کٔرِو تُہۍ مہربٲنی کٔرِتھ یی تُہۍ کٔرِو یہِ کیش آن ڈیٚلِوری آپشَن بیٚیہِ چالوٗ مےٚ چھَنہٕ پاے کینٛہہ تۄہہِ کیازِ کوٚروٗ یہِ کیٚنٛسل مَگَر ییٚمہِ تہِ وَجہ تۄہہِ یہِ کیٚنسل کوٚروٕ امہِ سۭتۍ چھُ واریاہ نۄقصان گَژھان اَسہِ تہِ تہٕ اَسہِ تہِ چھِ واریاہ پَریشٲنی امہِ سۭتۍ یِوان یہِ ہپٲرۍ چھُ مےٚ پھیورِٹ مَطلَب بہٕ چھُس یٚژھان ہَمیشہ تُہُنٛد ییٚمہِ ریٚسٹورنٹہٕ پیٹھٕ آرڈَر کَرُن تمہِ برونٛہہ تہِ اوسُس بہٕ کَران کَنٹِنیوٗ تُہِنٛدے پیٚٹھ تہِ ییٚتہِ پیٹھ تہِ کَرہا مَگَر وۄنۍ کٔرِو مہربٲنی کٔرِتھ تُہۍ یہِ بیٚیہِ چالوٗ تاکہِ أسۍ ہیٚکو بیٚیہِ تۄہہِ سۭتۍ یہِ پَنٕنۍ کٲم اَصل پٲٹھۍ کٔرِتھ مےٚ اوس آرڈَر کوٚرمُت اَتھ مَنٛز ٲسۍ واریاہ چیٖز اتھ مَنٛز ٲسۍ بِریانی ٲسۍ اتھ مَنٛز سینڈوِچ ٲسۍ اتھ مَنٛز کیاہ چھِس وَنان پیٹی ٲسۍ اتھ مَنٛز یا باقٕے باقٕے تہِ کول ڈرنٛک آسہِ تریش آسہِ یِم چیٖز ٲسۍ مےٚ وۄنۍ چھُس دَپان یا چھِ یِم کینسل کَرٕنۍ تہٕ نہ تہٕ اَگَر تُہۍ مہربٲنی یِہٕے پیمینٹ رٔٹۍ وٕ ڈیٚلوری پیٹھٕے کیش آن ڈیٚلوری وۄنۍ وٕچھو تُہۍ کیاہ باسوٕ تۄہہِ ٹھیٖک اَگَر تُہۍ یہِ کٔرِو تیٚلہِ ہیٚکِو تُہۍ آرڈَر کَنٹِنیوٗ کٔرِتھ سوٗزِتھ اَگَر نہٕ تُہۍ کیش آن ڈیٚلوری رٔٹِو تیٚلہِ کٔرِو تُہۍ مہربٲنی کٔرِتھ میون آرڈَر کینسل